سانہِ کشیٖرِ منٛز حَظ چھِ یِوان واریاہ فیسٹول بنا مَنَاونہٕ یُس سون کشیٖر چھِ تتھ منٛز چھِ یِوان عیٖدُالفِطُر تہٕ عیٖدُالضحیٰ مَنَاونہٕ عیٖدُالفِطُر حَظ چھِ یِوان مناونہٕ رمضَان پتہٕ عیٖدُالضحیٰ ہس چھِ یِوان زِلحجس منٛز بنا مَنَاونہٕ عیٖدُالضحیٰس منٛز چھُ اسہِ یِوان قُربان کٔرنہٕ رشتہٕ دارن پتہٕ حَظ چھُ سُے ماز بٲغراون أسۍ رشتہٕ داران تمہِ سۭتۍ حَظ چھِ واریاہ خۄش گژھَان ییٚلہِ یہ رشتہٕ دارن چھِ یہِ ماز بٲغراوان